سپیٖک اَوُٹ دَ فالویِنٛگ نیمز آف ویٚہِکل ٹُو ٹُرینٹ وَن تھری ڈَبَل زیٖرو اے سی ایس جیٖنَسِس جی وی ایٹی